اَسلام علیکُم فیضان صٲب فیضان صٲب تُہۍ کرنٲو تو تعارُف پنُن بیٚیہِ ؤنۍتو تُہۍ مےٚ کووِڈٕ سۭتۍ کوٗتاہ گوٚو بِزنِسس اَثر تہٕ تُہۍ کیاہ چھِو آز کل کران تہٕ بیٚیہِ ؤنۍ تو تُہۍ مےٚ گِنٛدُن کوٗتاہ چھُ أکِس نوجوان سٕنٛدِ خٲطرٕ ضروٗری وعلیکُم اَسلام راقب صٲب مےٚ حظ چھُ ناو فیضان احمد میٖر مےٚ ترٛایو یہِ کووِڈ برونٛٹھ ترٛایو مےٚ یہِ سپوٹٕس دُکان اَتہِ چھُس بہٕ کٕنان یہِ گِنٛدن سامان چھُس بہٕ کٕنان کووِڈ سۭتۍ گوٚو واریاہ لاس تتھ موسمَس گوٚو واریاہ لاس تَتھ سیٖزنس گوٚو واریاہ لاس بزنسس مگر شُکُر خۄدایَس کُن ییٚنہٕ کووِڈ ہٹیو بزنس ہُریو واریاہ تہٕ وۄنۍ چھُ اؠرادٕ دۄن ترٛؠن جاین تراوو بیٚیہِ وۄنۍ کھُلاو بیٚیہِ یِہوے سپوٹس دُکان گِنٛدُن چھُ آز کل واریاہ زیادٕ ضروٗری أکِس شُرۍ سٕنٛدۍ خٲطرٕ تِکیازِ امہِ سۭتۍ چھُ شُرۍ روزان صحت منٛد فرٛیش چھُ روزان امہِ سۭتۍ شُر بیٚیہِ چھِ روزان یِم نشہٕ وشہٕ نِش دوٗر یِم نشہٕ وشہٕ چھِ کران تُہۍ ٲسِو پانہٕ تہِ وٕچھان یا جایہِ نہٕ یِم سپوٹس قٕسہٕ چھِ تتہِ چھُ لگ بگ لگ بگ سٲری آسان نشس کُن أمۍ سۭتۍ چھُ روزان واریاہ زیادٕ نشس کُن دوٗر بچہِ یہِ چھِ أکِس انِسان سٕندۍ خٲطرٕ واریاہ زیادٕ ضروٗری